گُرۍ حظ چھِ کوٚمنِکیٹ کَران یِمَن رایڈَرَن سۭتۍ یُس أمِس سوٲرۍ آسہِ کَران گۄڈنٮ۪تھٕے باڈی لنٛگویج چھِ اَکھ کینٛہہ ساین چھُ یہِ ہاوان ییٚمہِ سۭتۍ یہِ کوٚمنیٹ کوٚمنِکیٹ چھُ کَران أمِس رایڈَرَس سۭتۍ بیٚیہِ حظ چھُ یہِ کَران کینٛہہ ساوُنٛڈ تہِ چھِ یہِ پرٛوڈوٗس کَران کینٛہہ آواز چھِ یہِ کَڑان یِمو سۭتۍ یہِ کوٚمنِکیٹ چھُ کران أمِس یُس یہِ رایڈر چھُ آسان أمِس سۭتۍ چھُ یہِ کوٚمنِکیٹ کران واریاہ قٕسمٕچ ساینہٕ حظ چھُ یہِ کَران یِم اِنٹَرپِرٛٹ چھِ أسۍ کَران یِم أسۍ سَمجھان چھِ کَلہٕ حظ چھُ یہِ ہِلناوان زنٛگہٕ حظ چھِ یہِ نژناوان لوٚٹ حظ چھُ یہِ وایان یا کَنَن ہٕنٛز موٗمٮ۪نٛٹ چھُ کَران یِم حظ چھِ کینٛہہ ساینہٕ یِم أسۍ سمٕجھ چھِ یِوان أکِس گُرۍ سٕنٛز